تُہُنٛد سوال چھُ کہِ تۄہہِ چھوا زانٛہہ کانٛہہ پینٹِنٛگ بنٲومٕژ ییٚمِچ تۄہہِ پَتہٕ ییٚمِچ اِمیج وٕچھِتھ پَتہٕ تۄہہِ واریاہ کٲلۍ سَمجھ آووُ کہِ یہِ کۄس اِمیج چھِ آ مےٚ چھِ بنٲومٕژ اکھ اِمیج ٲس مےٚ بَنٲومٕژ اَکھ ڈرٛایِنٛگ ٲس مےٚ کٔرمٕژ بہٕ ٲسٕس اَکہِ دۄہ یِتھٕے کٔنۍ بِہِتھ پَننِس روٗمَس منٛز مےٚ ٲس سٹیڈی مۄکلٲومٕژ کٔرِتھ ہوم ؤرٕک ٲس مۄکلٲومٕژ کٔرِتھ تہٕ بہٕ ٲسٕس اکھ ڈرایِنٛگ بَناوان یو ہی ٲسٕس بہٕ ڈرٛایِنٛگ اکھ بَناوان ڈرایِنٛگ بَنٲیِتھ تھٲو مےٚ سۄ پنٕنؠن کِتابَن منٛز بہٕ سازییَس نہٕ تَتھ کینٛہہ تمہِ باد وٕچھ مےٚ سۄ ڈرایِنٛگ تہٕ مےٚ کینٛہہ کٲلۍ کھُلایے مےٚ کِتاب تہٕ پرٛانی پَنٕنۍ پرانہِ کِتابہٕ ڈرایِنٛگ کِتاب بُکہٕ کھُلایہِ مےٚ تہٕ مےٚ دِژ تِمَن نظر کہِ مےٚ وٕچھ تَتھ منٛز سۄ ڈرایِنٛگ بہٕ سَزییس تتھ ڈرایِنٛگ بہٕ سَزے بہٕ گٔیس واریاہ ڈیٖپ تَتھ ڈرٛایِنٛگ منٛز مےٚ کیاہ چھُ یہِ بَنومُت یُتھ زَن بہٕ وٕچھان چھَس اکھ موج ٲس پنٕنِس بَچَس دۄد دِوان اَکہِ اَتھ تہٕ بیٚیہِ اَتھ ٲس رَنان یِتھ کٔنۍ زَن مےٚ سَمجھ توٚر کہِ مےٚ چھِ یہِ ڈرایِنٛگ واریاہ اَصٕل بَنٲمٕژ پَتہٕ کٔر مےٚ سۄ ڈرایِنٛگ پنٕنہِ فیملی منٛز شو مےٚ دوٚپُکھ یہِ تورا مے سَمجھ کِنہٕ یہِ چھِ پٔزِی یِہے ڈرایِنٛگ پَتہٕ آیہِ مےٚ گَرَس منٛز تہِ واریاہ زیادٕ ووٹٕس کہِ مے کوٚر گَرِکیٚو تہِ واریاہ ایٚپرِشیٹ کہِ سُہ چھِ واریاہ اَصٕل اِمیج تَتھ منٛز ٲس اَکھ موج سۄ ٲس اَکہِ اَتھٕ شُر رٔٹِتھ شُرس دۄد دِوان تہٕ بیٚکہِ اَتھٕ ٲس سۄ پنٕنۍ پنٕنہِ گَرٕچ کٲم کَران سۄ ٲسۍ بَتہٕ رَنان سیُن رَنان باقٕے کامہِ کَران سُہ اوس تٔمِس کِچن پڑا تہٕ بیٚکہِ انٛدٕ اوس سۄ پنٕنِس شُرس دیکھ بال کران یِتھ کٔنۍ زَن مےٚ سۄ پنٕنِس سکوٗلَس منٛز تہِ شو کٔرۍ تہٕ تَتہِ تہِ مِلے مےٚ تَتھ واریاہ ایٚپرِشیٹ کہِ سۄ چھِ ییژہ ٲسۍ سۄ مےٚ واریاہ اَصٕل ڈرایِنٛگ بَنٲومٕژ کہِ سۄ چھِ میٲنِس ڈرایِنٛگہٕ سۄ چھِ اَسہِ سٲنِس سکوٗلَس ڈرایِنٛگ روٗمَس منٛز ییٚتہِ زَن اَسہِ پینٹِنٛگ چھِ ہیٚچھان تَتہِ تہِ کوٚر مےٚ واریاہ ایٚپرِشیٹ تَتھ سۄ ڈرایِنٛگ وٕچھِتھ سۄ ٲس اَکھ موج یۄس پَننِس شُرِس سۄ ٲس دۄد دِوان تہٕ اکہِ اَتھٕ تہٕ بیٚکہِ اَتھٕ ٲس گَرِچ کٲم کَران تَتھ منٛز آو مےٚ سَمجھ کہِ موج کیاہ چھِ تَتھ منٛز تَتھ مُتعلِق دیُت مےٚ پَتہٕ گَرِکیٚو تہِ اَکھ تِمو تہِ ؤنۍ مےٚ اکھ کہٲنی کہِ تِمو تہِ ہیٚچھنٲوٕس بہٕ تِمو دِیُت مےٚ ایٚڈوایس اکھ کہِ یہِ چھِ موج آسان أمِس ماجہِ گژھِ پَتہٕ برونٛہہ کُن قدٕر واتٕنۍ یۄس موج گَرٕچ کٲم تہِ چھِ آسان کران تہٕ پٕںنِس شُرِس تہِ چھِ دیکھ بال آسان کران یِتھ کٔنۍ زَن مےٚ سۄ پَنٕنۍ ڈرایِنٛگ واریاہ پَسنٛد لٔج